ہیٚلو سلام علیکُم ٹھیٖک چھُو حظ اَہن حظ ٹھیٖک پٲٹھۍ یِم گاڑٕ کیٛازِ واژٕ لیٹ اَدٕ حظ ٹھیٖک حظ چھُ